سٲنِس ایریا ہَس مںٛز یُس ساروی کھۄتہٕ زیادٕ سٕپیشَل تہٕ سُہ فیمَس سکوٗل چھِ تَتھ چھُ ناو عثمانیہ پبلِک سکوٗل یہِ چھُ واریاہ اَصٕل سکوٗل اَمِچ سٕپیشلِٹی چھُ یہِ اَتہِ چھُ بَچَن کِیَر یِوان کَرنہٕ بیٛاکھ سٕپیشلِٹی چھُ اَتہِ چھِ سِٹاف واریاہ زیادٕ اَصٕل اَتِچ یُس کالٹی آف اٮ۪جوکیشَن چھِ سُہ چھُ واریاہ زیادٕ اَصٕل یِم چھِ واریاہ اَصٕل پرٛوڈَکٹہٕ دِوان اَتہِ چھِ بَچَن دُشوَے تعلیٖم حٲصِل گژھان دُنیاے تہٕ آخرٔتی تہِ بیٛاکھ یُس مےٚ پنٛنہِ ایریا ہُک کالج پَسنٛد چھُ تَتھ چھُ ناو اٮ۪چ کے اٮ۪م کالج بانڈی پوٗر مےٚ چھِ سُہ پَنُن کالج واریاہ زیادٕ پَسنٛد تَتیُک سِٹاف چھِ واریاہ زیادٕ کِیَرِنٛگ تِم چھِ بَچَن نَرِ تھَپھ کِٔرتھ کَلاس نِوان تہٕ سبق پرناوان بہٕ چھَس پنٛںِس کالجَس واریاہ زیادٕ مِس کَران